یِم ہَسا روٗلَر ایریاہَن منٛز چھِ پیٖپٕل یِم ہَسا لُکھ چھِ گِنٛدان گیمہٕ تہٕ یِم ہَسا چھِ کَران یِمَن اَکھ سِگِنِفکینٹ رول یِم ہَسا چھِ یِمَن کَران کانفِڈنٹ ڈیولَاپ ییٚلہِ ہسا یِمَن پَنٕنۍ ہیٚلٕتھ روزان ٹھیٖک امہِ سۭتۍ گیمہِ سۭتۍ ہَسا روٗلَر ایریاہَن منٛز چھِ نہٕ گِنٛدان واریاہ واریاہ گیم فُٹ بال کِرکَٹ فُٹ بال سُہ ہی۪لٕتھ روزان ٹھیٖک اگر لوٗکھ کانٛہہ اگرکانٛہہ بَچہِ ہَسا آسہِ سُہ ہَسا گژھِ ترٛاوُن فُٹ بال گِنٛدِنہِ تٔمِس ہَسا روزِ أمِس پُنن صحت تہِ ٹھیٖک بیٚیہِ ہَسا ہیٚکہِ سُہ پَنٕنۍ کانفِڈنٕس لیول تہِ کٔرِتھ اَپ تہٕ واریاہ واریاہ چیٖز حَظ چھِ اَمہِ سۭتۍ نٔے نٔے سِکِلہٕ ہَسا چھِ ہیٚچھان اَسہِ گیمو گِنٛدنہٕ سۭتۍ